ڈفکلٹیٖز چھِ واریاہ گژھان اگر أسۍ کُنہِ ولیجس منٛز گژھو یا کنٹری منٛز کُن گژھو اگر أسۍ گژھو بارہمولہ گژھو تتہِ چھِ تِم تِم چھِ تِمن چھ الگ لنٛگویج چھِ الگ لنٛگویج تِمن چھُ لنٛگویجُن الگ آے ونُن اسہِ چھُ الگ آے وُنن تِم چھِ کُنہِ چیٖزس چھِ أسۍ کینٛہہ ناو ونان تِم چھِ تِم چھِ تتھ بدل ونان تتھ منٛز چھِ پرابلم گژھان سُہ بوزنس منٛز یا فکرِ ترنس منٛز سمٕجھ ترنس منٛز چھُ تران ہُہ تِم چھِ باہمولہٕکۍ چھِ کران کشمیٖری الگ پٲٹھۍ تِم تِہنٛز سۄ لنٛگویج لنٛگویج اِن دَ سینٕس مطلب تِمن ہُنٛد چھُ سُہ آے بدل وننُک سون چھُ بدل وننُک تِم چھِ تِہُنٛد اگر أسۍ پتہٕ واریہس ٹایمس بیہمو تتہِ رٮ۪تس یا ہفتس بیہمو تتہِ یٖتِس کالس پتہٕ عادت چھُ اسہِ گژھان أسۍ تہِ ہٮ۪کو پتہٕ مطلب اسہِ ترِ تِہنٛز پرا تِہنٛز لنٛگویج ہٮ۪کہِ اسہِ تٔرِتھ اصٕل پٲٹھۍ سمٕجھ یا اگر تِم یِن یور سٲنِس ڈسٹرکس منٛز تِمن ترِ تِمن ترِ نہٕ سانہِ کتھٕ ترن نہٕ تِمن فِکرِ کینٛہہ أسۍ چھِ ونان کُنہِ چیٖزس کینٛہہ ناو تِم چھِ ونان بدل ناو کُنہِ چیٖزس تِم چھِ تِم بدل لنٛگویج زبٲنۍ ہِش کران أسۍ چھِ بدل زبٲنۍ کران یا اگر أسۍ کُنہِ کنٹری منٛز گژھو نٮ۪بر گژھو یا کانٛہہ چھُنہٕ کٲنٛسہِ چھُنہٕ تران کینٛہہ سمٕجھ کٲنٛسہِ چھُنہٕ آسان اردوٗ تگان یا انگلش چھُنہٕ کٲنٛسہِ تگان تٔمِس چھ واریاہ پرابلمز یِوان ڈفکلٹیٖز تِہنٛز لنٛگویج چھِ الگ سٲنۍ لنٛگویج چھِ الگ یا اگر أسۍ نٮ۪بر گژھو تِمن ترِ نہٕ سٲنۍ لنٛگویج فکرِ کینٛہہ یا اسہِ ترِ نہٕ تِہنٛز لنٛگویج فکرِ کینٛہہ یا اگر أسۍ کۄپوارا گژھو تِمن چھِ تِہنٛز لنٛگویج چھِ الگ تِہُنٛد ریتی رٮ۪واج چھُ الگ تِہنٛز فٹنٮ۪س تِہنٛز چھِ الگ یا لنٛگویج چھِ الگ سٲنۍ چھِ الگ تِم چھِ یا اُکنتھٕے بارہمولہ بڈگوم یا کۄپوارا تِمن چھِ الگ آسان تِمن چھِ الگ لنٛگویج آسان تِم چھِ الگ لنٛگویج پٲٹھۍ کتھ کران أسۍ چھِ الگ لنٛگویج پٲٹھۍ کتھ کران اگر أسۍ تور گژھو اسہِ چھِ واریاہ پرابلمٕز گژھان بوزنس منٛز یا سمٕجھ ترنس منٛز تِہنٛز چھِ واریاہ الگ لنٛگویج سٲنۍ چھِ الگ لنٛگویج یا اگر تِم ہٮ۪کہِ ہن یور یِتھ یِین یور تِمن ترِ نہٕ سانہِ کتھٕ فکرِ اسہِ ترِ نہٕ تِہنٛز کتھ فکرِ تِم چھِ کانٛہہ چیٖز اگر آسان چھُ تِم چھِ ونان تتھ الگ کانٛہہ ناو ناو أسۍ چھِ ونان الگ کانٛہہ ناو مطلب أسۍ چھِ سم أسۍ چھِ پتہٕ سونٛچھان ییٚمۍ کیٛاہ وون یہِ یا تِم سونٛچھان ییٚمۍ کیٛاہ وون یہِ چھُ چھُ سُہ آسان اکوے چیٖز البتہ تِمن ہٕنٛز ونُن چھُ الگ آسان سون ونُن چھُ الگ آسان تِمن ہٕنٛز لنٛگویج چھِ الگ سٲنۍ لنٛگویج چھِ الگ اسہِ چھِ یِوان امے ڈفکلٹیٖز واریاہ اتھ منٛز وٕچھنہٕ